وعلیکُم السلام تۄہہِ اوسوُ کوٚرمُت یہِ آڈَر تہٕ یہِ چھُ پیک کٔرِتھ اَسہِ دوٚپ یہِ چھِ زٕ ہَتھ رۄپیہِ چھِ کِلوٗ گژھان یِم تھٲیوُ اَسہِ ژور کِلوٗ بیٛاکھ چھُ گژھان اکھ شیٖتھ اَکھ چھُ ڈاے ہَتھ رۄپیہِ گژھان تَمِکۍ تھٲوۍ مےٚ ژور تۄہہِ ووٚنوُ نہ ژور تَمِکۍ تھٔوۍ مےٚ ژور پیک ڈاے ہَتھ رۄپیہِ گژھِ سُہ یِم چھِ کِلوُنۍ کِلوُنۍ پیک چھِ یِم بیٚیہِ یُس یہِ تھوڑا ڈِم کَلر چھِ یہِ گوٗج یَتھ آسان چھِ یِم تھٲیوُ ترٛےٚ کِلوٗ تھٲیہِ اَسہِ یِم تہِ یِم تھٲیوُ اَسہِ ترٛےٚ کِلوٗ یہِ چھُ اکھ شیٖتھ گژھِ یہِ بادام تہِ چھِ اَسہِ تۄہہِ کُس قٕسٕم گژھِوُ اکھ چھُ اکھ بادام چھُ آسان اَکھ چھِ آسان کٔنٛڈ تھوڑا دٔر پَہمَتھ اَ أکِس بادمَس چھِ آسان کٔنٛڈ دٔر پَہمَتھ مَگر ٹیسٹ چھُ آسان حظ اَصٕل بیٛاکھ بادام چھُ آسان تَتھ چھِ آسان سُہ چھُ اَتھٕ سۭتۍ تہِ ہٮ۪کان پھٔٹرٲوِتھ سُہ تہِ چھُ آسان ہاے کالٹی ہُند بِلکُل بِلکُل سُہ چھِ تھوڑا درٛوٚگُے پَہمَتھ گژھان تہٕ ٲٹھ نَو کِلوٗ تۄہہِ کر چھِ یہِ ضوٚرَتھ اَتھ لَگہِ نہ تھوڑا ٹایم تہِ اَتھ چھِ پیکِنٛگ ہِنٛدۍ کھَسہِ نا چارجِز پَتہٕ اَلگ اَتھ اَگر تُہۍ یِتھ کَنۍ نِیِو اَگر تُہۍ مطلب اَگر تُہۍ آڈَر چھِ یہِ کَرُن کُنہِ جاے کَتھ جاے چھُو تۄہہِ کَرُن یہِ آڈَر تور سوزوتھ اَتھ کھَسَن تِم چارجِز کھسہِ اَتھ اَلگ آ اَتھ کھسَن تِم چارجِز تیٚلہِ اَلگ اَتھ چھِ کِلوٗ تہِ پانٛژھٕ کِلوُن تہِ یِوان مطلب سُہ چھِ بوٚڑ تھوڑا بوٚڑ گژھان پیک اَتھ گژھان یِمَے زٕ کِلوٗ تہِ گژھِ پیک اکھ کِلوُن تہِ چھُ پیک گژھان پانٛژٕ کِلوُن تہِ چھُ پیک گژھان اَتھ اَتھ چھِ ییٖژاہ زٕ کِلوٗ مطلب ٹھٕہرِو اَکھ مِنٹ بادام کٔژ چھُو تۄہہِ زٕ بادام چھُو تۄہہِ تھاوٕنۍ اَسہِ زٕ کِلوٗ ٹھٕہرِو اَکھ مِنٹ بادام گٔیوُ تۄہہِ نَو کِلوٗ بِلکُل کِلوُن اکھ تہٕ یہِ ڈوٗنۍ کۭتیٛاہ وَنیوُ تۄہہِ صاف چھُ صاف یہِ چھُ ساڑ ترٛےٚ ہَتھ ووٚنوُ مےٚ ساڑ ترٛےٚ ہَتھ ووٚنوُ مےٚ تۄہہِ صاف پَہَم یَتھ مطلب سُنو وایِٹ چھِ آسان اَتھ گوٗج پوٗرٕ صاف تَتھ چھُ ٹیسٹ تہِ زَبردس ہہ ہُہ نہ ہُہ تہِ لَگِوُ نہٕ کینٛہہ وۄنۍ یہِ تہِ مطلب زٕ نَمبر یَتھ تھوڑا ڈِم چھِ ٹھوڑا ڈِم چھِ اَتھ ہُہ گوٗج تھوڑا ڈِم پَہمَتھ آسان ڈوٗنۍ چھِو تۄہہِ تھاوٕنۍ بہہ کِلوٗ صاف مطلب صاف قٕسٕم یہِ چھُ سا یہِ چھُ ترٛےٚ ہَتھ رۄپیہِ گژھِ ساڑ ترٛےٚ ہَتھ رۄپیہِ گژھِوٕ یہِ کِلوٗ آ ہُہ مطلب بادام کُس تھاینو زٕ کِلوٗ زٕ کِلوُنۍ کٔژ پیک چھِ تھاوٕنۍ زٕ کِلوٕنۍ چھِ تھاوٕنۍ ژور پیک گٔے ٲٹھ کِلوٗ یِم کِلوُن چھُو تھاوٕنۍ اکھ آ زٕ کِلوٕنۍ یِم ژور پیک تھٲیوُ نہ اَسہِ آ یِم گژھان ژور ہَتھ رۄپیہِ گژھِ یہِ کِلوٗ آ ژور ہَہ ژور ہَتھ رۄپیہِ گژھِ یہِ کِلوٗ یُس یہِ وۄنۍ اکھ کِلوٗ تھوو یہِ اکھ کِلوٗ تھووُ یہِ چھُ اکھ أکۍ کِلوُن مطلب یہِ گژھِوُ تۄہہِ زٕ ہَتھ رۄپیہِ مطلب ہُتھ منٛز نہ یہِ گژھِ ژور ہَتھ رۄپیہِ یہِ تہِ کِلوٗ مطلب ہہ تہِ چھِ ہُہ تہِ چھِ زٕ کِلوُن پیک تِم گٔے ٲٹھ ٲٹھ شَتھ رۄپیہِ مطلب أکِس پیکَس یہِ زٕ زٕ کِلوٗ چھِ آ بایی بیٚیہِ چھُو ڈوٗنۍ تھاوٕنۍ بہہ کِلوٗ تۄہہِ آ بہہ کِلوٗ ہُہ چھُنہ تھاونُے وۄنۍ تۄہہِ ہے نِیِو زٕ نَمبر تہِ اَتھ کیٛاہ چھِ اَتھ چھِنہٕ زیادٕ فَرَقہ کیٚنہہ مطلب یِم چھِ تھوڑا بہت چلو ٹھیٖک چھُ مطلب تیٚلہِ چھِ وۄنۍ صاف بہہ کِلوٗ یِم ضوٚرتھ ہُم چھُو تۄہہِ نَو کِلوٗ ضوٚرتھ یہِ کِشمِش وٕچھ کِشمِش یَتھ چھِ پرٛٮ۪تھ کیٚنہہ کاجوٗ تہِ چھُ کِشمِش تہِ چھُ یہِ تۄہہِ ضوٚرتھ چھُ تہِ چھُ اٮ۪ویلیبٕل کِشمِش منٛز کوٗتاہ گژھِوُ تۄہہِ کِشمِش زٕ کِلوٗ کاجوٗ گژھن زٕ کِلوٗ چلو چلو پِستہٕ تھاوَو زٕ کِلوٗ چلو اَتھ تھاوٕ بہٕ بِل وِل بَنٲوِتھ تیٚلہِ تہٕ آ تُہۍ کر یِیِو پانہٕ کَر یِیِو تُہۍ اور چلو ٹھیٖک یہِ آسہِ ریڈی آسہِ پیک دۄیہِ بَجہِ تام اَسہِ یہِ ریڈی اِنشاء اللہ چلو ٹھیٖک چھُ ٹھیٖک چھُ السلام علیکُم